چوٗنکہ گرن منٛز اگر أسۍ وُچھو مٔہنی سٕنٛز کٲم چھ آسان تِم سخت کامہِ کرنہِ تہٕ یتھ منٛز اکھ کماوُن چھ ونان أسۍ یعنی مٔہنی سٕنٛز کأم چھ آسان کماوُن تہٕ وُمٮ۪ن سٕنٛز کأم اگر وُچھو تٔمۍ سٕنٛز چھِ یِہے آسان بچن ہٕنٛز پرؤرِش تِہنٛز دیکھ بال تہٕ بیٚیہِ کھیٚن چیٚنُک اِنتِظام کرنہِ گرٕچ صفأیی وغیرہ یا بانہٕ چھلٕنۍ تہٕ مٔہنی سٕنٛز اگر وُچھو سُہ ہسا چھِ یِمہٕ کریچھہِ کامہِ چھ آسان سُہ چھُ تِم پانے کران تہِ مٔہنوِس چھ آسان تہِ یۄس یِم زنان مٔہنی آسن تِم ہسا روزن پردسٕے انٛدر بہٕ ہسا کرَے أنٛدرِم کامہِ باقٕے یِم نٮ۪برِم کامہِ آسہِ تِم ہسا کرو أسۍ پانے